وَعلیکُم سَلام وَرحمتُہ اللہ اَہَن حظ ٹھیٖک پٲٹھۍ تۄہہِ چھُو حظ ٹھیٖک صحت چھَ حظ ٹھیٖک اَہَن حظ اَہَن حظ

کُس کُس فٮ۪رن اوسوٕ تۄہہِ آرڈر کوٚرمُت اَدٕ حظ کیٚنٛہہ نہَ حظ چھُ پرواے تُہۍ ؤنِو پنٕنۍ ڈِٹیل دِیِو تُہۍ پنٕنۍ اِی میل ایڈررس دِیِو تُہۍ أسۍ کَرو تُہنٛد آرڈر ڈیلوَر اَہَن حظ

کیٚنٛہہ نہَ حظ چھُ اَتھ چھُ آسان ڈِفرنٛٹہٕ ڈفرنٛٹہٕ پرٛایِز چھُ آسان اَتھ کانی فٮ۪رن چھُ الگ یِم سٕژنہِ آرِ کامہِ دارِ فٮ۪رن تِم چھِ الگ اَتھ چھُ آسان الگ الگ چھُ آسان پنُن پرٛایِز آسان تُہۍ ؤنِو وۅنۍ تۄہہِ کُس پرٛایِز چھُ نِیُن کیٚنٛہہ نہَ حظ چھُ پَرواے یلوٗ کلر کیٚنٛہہ نہَ حظ چھُ پرواے یلوٗ کلر فٮ۪رن واتہِ تۄہہِ کیٚنٛہہ نہَ حظ چھُ پَرواے أسی حظ کَرو پانے چَک بیٚیہِ اگر تۄہہِ اَمہِ علاو آسوٕ بیٚیہِ کیٚنٛہہ نِیُن سُہ تہِ ہر کانٛہہ ایٚویلیبُل چھُ ییٚتہِ چھُ پشمیٖنا شال چھِ پشمیٖنا کانی سِٹال چھِ یُس تۄہہ کیٚنٛہہ لگوٕ ضروٗرت تہٕ ہر کیٚنٛہہ چھُ ییٚتہِ ایٚویلیبُل تُہنٛدٕ خٲطرٕ ہر کانٛہہ ایٹم چھُ ییٚتہِ ایٚویلیبُل پشمیٖنا شال چھُ کانی سِٹال چھِ ہر کانٛہہ تِلہٕ دار فٮ۪رن چھِ آرِ کامہِ دار فٮ۪رن چھِ سٕژنہِ فٮ۪رن چھِ الگ الگ تِمن آسان کٲم کٔرِتھ اَہَن حظ ہر ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ اِنسٹاگَرٛامس پٮ۪ٹھ وُچھوٕ تۄہہِ میٛون ہُہ ایف بی پیجس پٮ۪ٹھ کِنہٕ اِنسٹا گَرٛام پیجس پٮ۪ٹھ کیٚنٛہہ نہَ حظ چھُ پَرواے تۄہہِ دیُتوٕ نا پنُن اِی میل ایڈرس تہٕ پنُن ایڈرَس کیٚنٛہہ نہَ حظ چھُ پَرواے اگر تۄہہِ ییٚژھو تُہۍ ہیٚکِو ہر کانٛہہ چیٖز ییٚتہِ وُچھِتھ کانٛہہ تہِ چیٖز ہیٚکِو تۄہہِ ییٚتہِ وُچھِتھ ہر کانٛہہ ایٹم چھُ ییٚتہِ تُہنٛدٕ خٲطرٕ کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ کَرو یہِ تُہنٛد آرڈر واتناوَو تۄہہِ تانٮ۪تھ تُلِو حظ بیٚیہِ اگر کیٚنٛہہ آسہِ ضروٗرت تہٕ بیٚیہِ اگر کیٚنٛہہ آسہِ ضروٗرت تہٕ اَہَن حظ أتھۍ پٮ۪ٹھ حظ چھُ کَرُن ہر کانٛہہ چیٖز چھِ ییٚتہِ تُہٕنٛدِ خٲطرٕ ایٚویلیبُل اَتھ حظ چھُ لَگان اکھ زٕ دۄہ چھِ اَتھ لَگان ترٛےٚ دۄہ تہِ ہیٚکٮ۪ن لٔگِتھ تُہنٛد آرڈر واتہِ تۄہہِ تانٮ۪تھ اَہَن حظ بیٚیہِ اگر بیٚیہِ تہِ کیٚنٛہہ آسہِ ضروٗرت تہٕ ییٚتہِ یِہَے پیج چھُ کَرُن فالوٗ اَدٕ حظ تُلِو اَدٕ حظ